کۅلگٲمۍ ضلعس منٛز چھُ واریاہ ٹرٛسٹ تہٕ این جی اوٗ چلان یِم لوٗکن ہٕنٛز خدمت چھِ کران واریاہو طٔریٖقَو فار ایٚگزامپٕل اَکھ وۄمنزٕ ویٚلفِیر چھِ سوسایٔٹی آش بَفنٕز فاؤنٛڈیشن جَے کَے فاؤنڈیشن یِم چھِ غریٖب لٔڑکِیَن خانٛدر کران بٮ۪مارَن چھِ خدمت کران یِہٕنٛدۍ خرچہٕ تُلان اگر تِمَن آپریشن آسہٕ سُہ چھُ کرناوان کانٛہہ کن کینسر پیشنٹ چھِ آسان تٔمِس چھِ مدد کران سکوٗل شُریٚن تہِ چھِ مدد کران پَرناونس منٛز تہٕ کیٚنٛہہ خاص سایٔنس پرٛوجیکٹ ہیٚچھناونس منٛز اسلامک ریسرچ فاؤنڈیشن چھِ بیٛاکھ این جی اوٗ یۄس یتیٖم بچن تہٕ مۄنٛڈن چھِ مدد کران